وعلیکُم سَلام وَن حظ اَہن حظ تُہۍ کَتہِ پٮ۪ٹھ چھِو تُہۍ کَتہِ پٮ۪ٹھ چھِو اَچھا ٹھیٖک میچ کٕمَن سۭتۍ چھُو میچ کَتھ ٹیٖمہِ سۭتۍ چھُو میچ کَتھ ٹیٖمہِ سۭتۍ چھُو

اَچھا ٹھیٖک

کٕمۍ سٕندۍ حظ ییٚمہِ سنڈے چھُ مےٚ باسان بنٛد اسہِ یہِ ہٮ۪کہِ نہٕ گٔژھِتھ ییٚمہِ سنڈے چھِ چھِ میچ واریاہَن ٹیٖمَن دۄن ترٛین زٕ ترٛےٚ میچ چھِ اسہِ یہِ ہٮ۪کہِ مےٚ باسان نیکٕسٹ سَنڈے گٔژھِتھ مےٚ چھُنہٕ باسان یِتھ کنۍ تۄہہِ کر اوسو یُن سَنڈے وَغٲر دۄہ یہِ چھُ گژھان ساس زٕ ساس رۄپیہِ چھُ گژھان اَہن حظ زٕ ساس نہ أکِس ٹیٖمَس ساس بیٚیہِ کِس ٹیٖمَس ساس گوٚو رۄپپس زٕ ساس رۄپیہِ أکِس میچَس زٕ ساس رۄپیہِ ٹیٖم ہٮ۪کِو تُہۍ کٔرِتھ پانہٕ ؤنۍ کَنٹربیٖٹ تہٕ بیٚیہِ چھِو تۄہہِ شاپ تُہۍ ہٮ۪کِو شاپ پٮ۪ٹھ پانَے تُلِٹھ مَگر ہُتھ پٲٹھۍ چھِنہٕ أسۍ دِوان کیٚنہہ آ شاپ سۭتی اَتھٕ سۭتی سَنڈے مَنڈے دۄہ تَمہِ دۄہ چھِنہ سٲری آسان یِم سَنڈے دۄہ چھِ آسان زیادٕ میچ سَنڈے وغٲر ہٮ۪کہِ گٔژھِتھ نہ تُہۍ اۭں نایٹ تہِ گژھِ مَگر تَتھ گژھیو تیٚلہِ ریٹ زیادٕ نایٹَس تَتھ چھِو پانٛژھ ہَتھ دیُن تۄہہِ نایِٹ فیٖس نہ مطلب چھِ کُل گژھِ تۄہہِ نایِٹ فیٖس لَگہِ سُہ فیٖس پانٛژھ ہَتھ مَنڈے مَنڈے دۄہ ہٮ۪کہِ گٔژھِتھ اَہن حظ اۭں نہ فِلحال چھِ بنٛدٕے ٹرٕف اَہن حظ اہن حظ ٹھیٖک اَہن حظ ٹھیٖک چھُ اَہن حظ یَتھۍ نَمبرَس کٔرۍ زیو